وَعلیکُم اَسَلام اَصٕل پٲٹھۍ تُہۍ چھُو ٹھیٖک ؤنِو تُہۍ ٲسۍ وٕ فون کَرن تۅہہِ کیٛاہ ؤنِو ہیٚلو أسۍ چھِ یَژھان سۄنہٕ مرٕگ گَژھُن سۄنہٕ مرٕگ بوٗز مےٚ پہلگام چھِ یا گُلمرگ چھِ تِمن جاین چھَس بہٕ گٲمٕژ مگر مےٚ بوز سۄنہٕ مرٕگ چھِ وارِیاہ اَصٕل اَتہِ چھِ ڈمپِنٛگ چھِ اَتہِ یا کیٛاہ چھِ اَتھ وَنان واٹر فال چھِ اَتہِ بہٕ چھَس یَژھان سۄنہٕ مگرٕگ گَژھُن بہٕ چھَس یَژھان واٹر فال گَژھُن آ آ مےٚ بوٗز سۄنہٕ مرگہِ چھِ مطلب تَتہِ چھِ آسان مطلب اَصٕل ہَوا چھِ تَتہِ چھِ کُلۍ چھِ تَتہِ مطلب تَتیکۍ لوٗکھ چھِ وارِیاہ اَصٕل مےٚ چھِ وارِیا اَصٕل مےٚ چھُ وارِیاہ بَڈٕ پسنٛد تور گَژھُن آ بہٕ چھَس یَژھان بیٚیہِ چھَس بہٕ یَژھان واٹر فال تَتہِ چھُ وَسان سُہ آب ہیٚرۍ کَنٮ۪تھ سُہ تُرن تُرن آب مےٚ چھُ سُہ وارِیاہ خۄش گَژھان مےٚ چھُ مَزٕ لَگان تَتھ منٛز بِہُن یا تَتھ منٛز کھۄر ترٛاوٕنۍ مَزٕ چھُ لَگان مےٚ سۄ جاے چھِ مےٚ پسنٛد یا تۅہہِ چھَو ڈمپِنٛگ تَتہِ سۅ چھِ تھزرس پٮ۪ٹھ تَتہِ چھِ وارِیاہ اَصٕل تَتہِ چھُ تیٛوٗتاہ مَزٕ لَگان آ آ مےٚ بوٗز تَتہِ چھُ وارِیاہ اَصٕل مطلب وارِیاہ وارِیاہ جایہِ تۅہہِ چھُو پانس تہِ پتاہ اَتہِ کٲژاہ جاے چھِ تُہۍ تہِ ؤنِو مطلب کٲژاہ جاے کیٛاہ کیٛاہ چھُ تَتہِ مےٚ چھُ بوزمُت تَتہِ چھِ پوش چھِ تَتہِ تَتہِ چھِ تِم پھَموار چھِ کٔشیٖرِِ منٛز چھِ وارِیاہ وارِیاہ تِم جایہِ یِم وارِیاہ مےٚ پسنٛد چھِ بہٕ چھَس دَپان نہَ بہٕ بہٕ گَژھٕ ہا تور ہمیشہِ تِم جایہِ چھِ مےٚ وارِیاہ پسنٛد آ مےٚ چھُ بوٗزمُت ییٚتہِ چھُ مام مرگہٕ تَتہِ چھِ گاڈٕ فارَم تَتہِ چھِ تیٖژاہ گاڈٕ تِمن چھُ مطلب فوٹوٗ تُلان یا وُچھان چھِ تِم گاڑٕ چھِ وارِیاہ پسنٛد لوٗکن یِوان آ مےٚ چھُ بوٗزمُت ییٚتہِ چھِ ییٚتٮ۪تھ گانٛدربل چھُ نوٚو برِِٛج آمُت بَناونہٕ کٔدٕل وُیٚن کٔدٕل چھِ تَتھ ونان تَتھ چھِ وارِیاہ اصٕل کُلۍ چھِ ہَوا چھِ تَتہِ تَتھ کٔدٕلس چھِ وارِیاہ مَزٕ تَتہِ چھِ بٲڈ اَکھ سٮ۪نٛد تَتھ پٮ۪ٹھ چھِ آسان لوٗکھ بِہتھ أسۍ تہِ چھِ بیٚہوان تَتہِ تَتہِ چھُ وارِیاہ مَزٕ لَگان بہٕ چھَس دپان بہٕ گَژھٕ ہا تور ڈاباہ چھِ تَتہِ مےٚ چھُ وارِیاہ پسنٛد یہِ کیٛاہ وارِیاہ جایہِ چھِ تِم اَتہِ مطلب سُمبل چھِ ہوٚر تَتہِ چھِ وارِیاہ اَصٕل جاے بہتریٖن یا بال تل چھِ وارِیاہ اَصٕل اَصٕل جاے تور چھِ ٹوٗرِسٹ کھَسان آ بہٕ چھَس دپان بیٚیہِ گَژھٕ ہا بہٕ کیٛاہ چھِ یَتھ وَنان سۄنہٕ مرٕگ چھِ یا ڈمپِنٛگ چھِ گانٛدر بَلس منٛز چھِو تۅہہِ وارِیاہ وارِیاہ یِم کٔدٕل بیٛاکھ چھُ آمُت اَصٕل کٔدٕل بَناونہٕ سُہ چھُ وارِیاہ اَصٕل بہٕ چھَس دَپان بہٕ گَژھٕ ہا تور

آ تُہۍ ہاوزیٚو مےٚ یِم جایہِ مےٚ چھِ وارِیاہ بَڈٕ پسنٛد یِم جایہِ بہٕ چھَس دَپان بہٕ گَژھٕ ہا اور مےٚ چھُ وارِیاہ خۄش گَژھان کیٛازِ کہِ مےٚ چھِ وُچھُن شوق وارِیاہ زیادٕ سۄنہٕ مرٕگ مےٚ چھُ گانٛدربل وارِیاہ پسنٛد ییٚتہِ چھِ تِم تِم پارکہٕ یِم وارِیاہ اَصٕل چھَ اَدٕ سا